مےٚ حظ کوٚر ایٚمیزان پٮ۪ٹھ نایکی ایَر فورس بوٗٹ اَکھ آرڈَر تَتھ حظ اوس ڈِسکاوُنٛٹ فِفٹی پٔرسَنٛٹ مےٚ باسیٚو اَمہِ سۭتۍ پیٚو یہِ سَستہٕ مگر یُتھُے سُہ پرٛوڈَکٹہٕ ووت سُہ چھُ اوسمُت کاپی تَوَے چھِ تِمو اوسمُت ڈِسکاوُنٛٹ دیُتمُت تہٕ مگر ریٹ چھِ سُہ چھِ یِوان تِتسٕے قۭمتَس تہٕ یُس زَن ڈُبلِکیٹ کٕمَن مطلب چاینیٖز پرٛوڈَکٹ درٛاو سُہ مےٚ حظ لوگ سُہ روٗدَس تَتھ حظ گٔے مطلب واریاہ پھرٛاٹہٕ تہِ گٔے پار پھُٹُس روٗدٕ سۭتۍ تَتھ حظ چھُ آب تہِ اَژان تہٕ چھُنہٕ سُہ تیُتھ پرٛوڈَکٹ کینٛہہ یُتھ مےٚ پَتہ ٲس مےٚ ٲس پَتہ یہِ چھُ آرجِنَل پرٛوڈَکٹ یِمو چھِ اَتھ ڈِسکاوُنٛٹ تھوٚمُت تہٕ بیٚیہِ حظ لوٚگ تَتھ ڈیٚلؤری تہِ واریاہ ٹایم مےٚ دَپیو پَتہٕ تِمَن یہِ کٔرِو رِٹٲرٕن مگر تِمو نہ حظ مون نہٕ کینٛہہ تِمو دوٚپ اَتھ چھِںہٕ رِٹٲرٕن پالسی کِہیٖنۍ سُہ حظ درٛاو چَینیٖر پرٛوڈَکٹ بہٕ حظ چھُس واریاہ پَشتاوان بہٕ چھُس کَران رِکَمٮ۪نٛڈ سارنٕے کہِ ییٚلہِ پَلو یا بوٗٹ یِم گژھن نہٕ آن لاین اَنٕنۍ کینٛہہ تاکہِ یِم چھِ ہیٚکان چَینیٖز پرٛوڈَکٹ یا ڈُبلِکیٹ کاپی یِم زَن چھِ آسان یِم چھِ ہیٚکان تِم تہِ ںیٖرِتھ تَمہِ سۭتۍ چھِ گژھان پَتہٕ نۄقصانٕے تِتسٕے قۭمتَس چھِ یِوان مطلب مارکیٚٹ منٛز تہِ اگر آرجِنَل آسہِ اَنُن سُہ تہِ پَزِ آرجِنَل سٹورَس پٮ۪ٹھ گٔژھِتھ تَتہِ پَزِ اَنُن تاکہِ اِنسان روزِ مطمعین مگر یہِ پرٛوڈَکٹ درٛاو نہٕ اَصٕل کینٛہہ تہٕ تَمہِ سۭتۍ بہٕ گوس واریاہ غمگیٖن